گژھہِ پوچر آسُن سلام علیکم ورحمۃ اللہ وبرکاتہو آزٕ ونہو تۄہہِ بہٕ کینٛہہ مشکِلات یِم زن زنانہٕ مہنی شُپین ڈسٹکَس منٛز سامنہٕ چھِ کران یتھ منٛز زن گۄڈنِچ کتھ ونہو تۄہہِ بہٕ ایٚجکیشن سسٹمس متعلِق شُپین ڈسٹکَس منٛز چھُ أکِس لڑکی سُنٛد پرُن واریاہ مشکِل اکھ لڑکی ہیٚکہِ نہٕ ییٚتہِ کنُے زٕنۍ کوچنگ تہِ گٔژھِتھ تِکیازِ ییٚتہِ چھِ واریاہ لڑکہٕ خراب وٕچھان تِمن بیاکھ ونہٕ بہٕ تۄہہ اگر سٲنِس شُپینس ڈسٹکَس منٛز زنان مہنیوٗ مۄزوٗرۍ کرنہِ گژھہِ تِمن چھُ واریاہ کم ریٹ دِوان مہنِیو کھۄتہٕ تِکیازِ یِمو چھِ ییٚتہِ واریاہ یِمو چھُ ییٚتہِ واریاہ غلط رٮ۪واج بنوٚومُت زِ لڑکی ہیٚکہِ نہٕ مہنی سٕنٛز برابردِی کٔرِتھ ییٚلہِ زِ ییٚلہِ زِ پوٚز چھُ از کل چھُ لڑکی یا مہنیٚو سٲری سیم آسان